اسہِ اوٗس اَکھ آرڈَر کوٚرمُت یَتھ منٛز ٲسۍ اسہِ حَکا نوٗڈٕلز چوامِن تہٕ بیٚیہِ موٗموٗز آرڈَر کٔرۍ مٕتۍ تہٕ مگر اسہِ گوٚو غلطی سان تَتھ منٛز چِکَن کورمہ تہٕ بیٚیہِ چَپلی کَباب کارٹَس منٛز یعنی کہِ وۄنۍ کٔرۍ اسہِ یِم زٕ چیٖز تہِ ایٚڈ تہٕ بہٕ چھَس یَژھان زِ چَپلی کَباب تہٕ چِکن کورمہ چھَس بہٕ یژھان ہٹاوٕنۍ پننِس آرڈرَس منٛز تہٕ حَکا نوٗڈٕلز چوامِن تہٕ موٗموٗز گژھَن مےٚ پننِس لوکیشنَس پٮ۪ٹھ یُس مےٚ اَتھ منٛز میٚنشَن چھُ کوٚرمُت واتناونہٕ یِنۍ ٹایمَس پٮ۪ٹھ مگر یُس مےٚ یہِ چِکَن کورمہ تہٕ چَپلی کَباب چھِ یِم چھَس بہٕ یَژھان پننہِ لِسٹہٕ منٛز ہٹاوٕنۍ